ہیٚلو اَلسلامُ علیکُم وعلیکُم اَلسلام تُہۍ چھُو ٹھیٖک شکر خۄدایَس کُن گھرٕ بار چھا ٹھیٖک شکر خۄدایَس کُن کیٛاہ چھُو کَران کٔرِو حکم سیرِ گٲڑۍ گَژھہِ پانٛژتٕرٛہ شٮ۪تھ رۄپیہِ گٲڑۍ پانٛژ تٕرٛہ ساس آ مَگر کۄالٹی آسہِ برٛینٛڈ اَمِچ تَۄہہِ گژھوٕ نہٕ زٕہٕنۍ تہِ کانٛہہ خٲمی یِنۍ سانہِ سیرِ منٛز کۄالٹی اِنشاء اللہ اصٕل تُہۍ یِیُو تُہۍ ییُو سٲنِس بٹھَس پٮ۪ٹھ برٛکلینَس پٮ۪ٹھ تُہۍ کٔرِو چیٚک ییٚتہِ سٲنۍ سیٖر کژھ آسہِ ٲں تۄہہِ کَتھ کِژ ٲسٕو ضروٗرت تۄہہِ کیٛاہ کَنَسٹرٛیٚکشَن چھُو گھرِ چَلان ٹھیٖک مکانَس خٲطرٕ پَتہٕ کَرو أسۍ ڈِسکاوُنٛٹ تُہۍ ییُو گۄڈٕ برٛکلینَس پٮ۪ٹھ اَصوٗل چھُ آسان یہِ اگر تُہۍ مطلب چیٚک کٔرِو سٲنۍ سیٖر گۄڈٕنیٚتھ تہٕ تُہۍ وُچھو کۄالٹی کِژھ آسہِ سانہِ سیرِ پَتہٕ پَتہٕ ہیٚکِو تُہۍ پانٔے مطلب پتہٕ ہیٚکو بارگِینِنٛگ ہیٚکو کٔرِتھ اورٕ یور ہیٚکو پَتہٕ ڈِسکاوُنٛٹ کٔرِتھ تۄہہِ ہیٚکوٕ پَتہٕ اصٕل ریٹَس منٛز میٖلِتھ سیٖرِ بیٖرو تام وُچھو یہِ اَتھ کھژیٚن نا کِراے چارجِز تہِ تَتھ رَٹو کَمٕے تَتھ چھُنہٕ کیٚنٛہہ پَتہٕ سُہ ٲں رَٹو پَتہٕ ڈِسکاونٛٹَس منٛز تُہۍ تۄہہِ کیٛاہ لوکیشَن چھو تۄہہِ لوکیشَن ؤنِو تۄہہِ کَتھ لوکیشنَس پٮ۪ٹھ چھُو آسان اَنٕنۍ جامعہ مسجد بیٖروا ٹھیٖک اَتھ چھِ آسان زٕ ٹایپ سیرِ اَکھ چھِ آسان سُہ اَکھ چھِ آسان ہُمہِ رَبِ ہِنٛز بَنٲیِتھ سۄ بٕلیک ٲں رَب چھِ آسان اَکھ کرٛہِنۍ رَب بیٛاکھ چھِ آسان ٲں آرینٛج کَلرٕچ رَب یۄس یہِ آرینٛج کَلرٕچ رَب چھِ آسان اَمِچ سیٖر چھِ آسان مضبوٗط یہِ چھَنہٕ سَہل سَہل ہیٚکان پھٕٹِتھ تہِ کِہیٖنۍ اَمیٛک میٹیٖریَل چھُ آسان واریاہ اصٕل آ آ سیٖر آسہِ اِنشاء اللہ تۄہہِ میلوٕ برٛینٛڈ کۄالٹی تۄہہِ آسوٕ نہٕ تکلیٖف اَتھ منٛز کِہیٖنۍ تہِ ٲں بیٚیہِ بیٚیہِ چھُو تُہۍ ٹھیٖک تۄہہِ ٲسوٕ اوترٕ تہِ کٔرمٕژ کال تہٕ مےٚ ہیٚچۍ نہٕ کال رَسیٖو کٔرِتھ کِہیٖنۍ تہِ وۄنۍ ووٚن مےٚ اَمہِ کِنۍ تۄہہِ چھو کال کٔرمٕژ تُہنٛز ڈِمانٛڈ چھِ سیٖر اِنشاء اللہ واتہِ تُہنٛز سیرِ گٲڑۍ تہِ اصٕل پٲٹھۍ کۄالٹی آسہِ اِنشاء اللہ اصٕل